سٲنِس بنٛڈپوٗرِس منٛز چھِ واریاہ دالہٕ یِوان واریاہ چیٖز یِوان وَونہٕ بَتہٕ بَتہٕ زٔمیٖن چھِ تَتھ منٛز چھِ اَسہِ دانہِ کھسان سۄ دانہِ چھِ أسۍ نِوان مُنناوان تَتھ چھُ توٚمُل بَنان تَتھ توٚملَس چھِ أسۍ پَتہٕ رَنان بیٚیہِ چھِ ییٚتہِ شُگر شُگر کٮ۪ن یِمَو مِٹھٕ مِٹھٕ گَنہٕ چھِ تِمَن وَنان تِم چھِ یِوان یہِ کٔنٕکۍ چھُ یِوان پھمبہٕ کُلۍ چھِ یِوان دالہِ کُلۍ چھِ یِوان ییٚمِکۍ مٮ۪وٕ کُلۍ چھِ یِوان بیٚیہِ چھِ یِوان سَبزی ہٕنٛدۍ کُلۍ واریاہ ییٚتہِ سارِوٕے کھۄتہٕ زیادٕ چھِ ییٚتہِ ڈِمانڈ آسان سُہ چھِ ییٚتہِ آسان دالَن ییٚتہِ چھِ دالہٕ دالٮ۪ن دالہٕ ہٕنٛز وۄپداوار آسان زیادٕ یِم دالہٕ چھِ وۄپدان ییٚتِکۍ لُکھ چھِ أسۍ چھِ سٲنۍ ہَمساے چھِ یِم چھِ دالہٕ وۄپداوان پَتہٕ یِتھُے یِم دالہٕ چھِ کھسان پَتہٕ چھِ یِم یِمے دالہٕ کَران أتھۍ پٮ۪ٹھ کَران تھوڑا پَنٕنۍ محنت کَران صاف واف نِوان بازرَس منٛز تہٕ کٕنان یِم دالہٕ چھِ وۄتھان بازرَس منٛز جلدی دُکان دار تہِ چھِ رَٹان ییِتہِ چھِ پٮ۪وان شَملا مَرژٕرانٛگَن چھِ پٮ۪وان ییٚتہِ سَبزی سَبزی چھِ کٕنان سُہ پٮ۪وان سُہ نِوان بازر تہٕ کٕنان اَمبٔرۍ اَمبرٮ۪ن ہُنٛد سیٖزَن چھِ آسان ییٚتہِ اَمبٔرۍ کَڈان اَمبرٮ۪ن ہُنٛد باپار کَران دالن ہُنٛد باپار کَران بیٚیہِ واریاہَن چیٖزَن ہُنٛد باپار گَژھان ییٚتہِ